السلامُ علیکُم طاہر صوب چھُو حظ سِریٖنگرٕ پٮ۪ٹھ آ بہٕ چھُس کپوارہ پٮ۪ٹھ راجا عُبید مےٚ اوس ایٚکچؤلی روٗم حظ ضرورت اَہَن حظ آ اَتہِ چھِ حظ تۄہہِ نِش روٗم کانٛہہ ایٚولیبٕل حظ آ أسۍ چھِ کران پٮ۪فَر حظ زیادٕ یَتھ باتھ روٗم اٹیچٕے آسہِ حظ سُہ گٔیو زیادٕ بہتر حظ تہٕ باقٕے سہوٗلِیات کیٛاہ کیٛاہ حظ چھِس اچھا بجلی فیٖس چھُ بَرُن پانے حظ اچھا یہِ ریٚنٹ کیٛاہ حظ روزِ اچھا تُہۍ چھُو ژور ساس حظ اَتہِ منٛگان اچھا یہِ باتھ روٗمَس منٛز یہِ گیٖزَر ویٖزَر سہوٗلِیات چھِ حظ اچھا یہِ بانہٕ وانہٕ چھلنٕچ سہوٗلِیات یا یہِ چھِ اَتہِ کمرَسٕے منٛز حظ مان ژٕ تَتہِ بنٲیِتھ یہِ مطلب یہِ مطلب یُس اَسہِ سنک چھِ سُہ چھِ اَسہِ سارِنٕے مطلب اَکُے حظ اچھا اچھا یہِ روٗم روٗم کوٗتاہ حظ چھِ کیٛاہ باے کیٛاہ چھِ یہِ اچھا روٗم چھِ بوٚڈٕے یہِ وَن حظ مےٚ روٗمَس یہِ اَہَن حظ آ مےٚ چھِ لَڑکہٕ حظ تٔمِس چھِ اور تَرُن سِٹڈی پٔرپَز خٲطرٕ حظ اَہَن حظ بٲقٕے یہِ آ أسۍ دِمَو حظ نہ مےٚ باسان حظ اَکہِ دۄیہِ دُہۍ بہٕ چھُس یورٕ ڈیوٹی آسان تہٕ اگر اَکہِ دۄیہِ دُہۍ مےٚ آیہِ فٔرسَت تہٕ بہٕ وَسہٕ تہٕ دِمہٕ تیٚلہِ حظ نظر آ یہِ تھٲیِزیٚو تُہۍ بَنٛد حظ کٔرِتھ تہٕ کِہیٖنۍ نہٕ حظ چھِ اِنشاء اللہ بہٕ وَسہٕ اَکہِ دۄیہِ دُہۍ حظ چلو السلامُ علیکُم